اسلامُ علیکُم وعلیکُم سلام تُہۍ چھِو ٹھِیٖک صحت چھا ٹھیٖک تُہۍ ؤنۍتو مےٚ یہِ موبایل ترٛایا حظ نا مےٚ سُہ شیریوا اَہَن حظ مےٚ ترٛٲیاو نا موبایل ٲدۍ

موبایل ترٛایو نا ہَے بہٕ حظ چھُس محمد رفیق برادٔری پٮ۪ٹھ

تَیار چھَا چَلو چَلو بہٕ یِمہو صُبحس تیٚلہٕ چَلو

ہَے بہٕ حظ یِمہٕ صُبحس